مےٚ یوٚتام ساروی کھۄتہٕ بیوٹِفُل پٕلیس باسے پنٛنِس علاقَس منٛز سۄ گٔے سیفران فیٖلڈٕس یِم چھِ پانپور یا سومبوٗرہ سایڈٕ تہٕ تَتھ ایریاہَس منٛز چھِ اَپریل کِس سیٖزنَس منٛز پوش آسان تہٕ تِم چھِ آسان وایلڈ ٹیوٗلِپٕس تہٕ سۄ چھِ باسان سۄ چھِ واریاہ بوٚڈ ایریا تہٕ سُہ چھُ واریاہ بیوٗٹِفُل باسان اَپریل کِس رٮ۪تَس منٛز تہٕ تَتھ چھِ آسان سٲرۍسٕے پوش تہٕ سُہ چھُ واریاہ اَکھ خوٗبصوٗرت نظارٕ تہِ کَران پیش وٕچھَن وٲلِس خٲطرٕ